یُس برٛونٛہِم زَمانہٕ اوس تَمہِ دۄہ اوس واریاہ پَکہٕ کٲشُر یِوان کرنہِ بیٚیہِ تِم کَتھٕ تِم آس واریاہ میٖٹھ تہٕ مٔدرِ آسان زِ آزٕ یُس زَمانہٕ چھُ یہِ کأشُر ییٚتہِ چھَنہٕ نٮ۪صبَن تَگٲنی کٲشُر کَرُن سٲری چھِ بولان انٛگریٖزی زِ یُس اَسہِ پَنٕنۍ کٲشِر کِتاب چھِ میٖٹھ تہٕ مٔدٕر زبان چھِ یہِ چھِ واریاہ زیادٕ اَصِل اِسی لیے چھِ أسۍ یہِ دعوت دِوان پنٛنی کشمیٖری زَبانہِ پٮ۪ٹھ تہِ دِیِو فوکَس کیٛازِکہِ یہِ لَگہِ اَسہِ واریاہن ضوٚرَتھ اَڑٮ۪ن چھِنہٕ تَگان کأشِر زَبان یا زِ کأشِر بُک پَرٕنۍ کیٛازکہِ تِمَن چھِنہٕ وَتھٲنی تِمَن چھِ یہِ باسان خبَر کیٛاہ تِمَن چھِ کَلہٕ پیٚٹھۍ گژھان